بروٗٹھمسِ زمانَس منٛز ٲسۍ سٲری زٔمیٖندٲری کَرَان مطلب زمی زٔمیٖندٲری ٲسۍ سٲری کَرَان تَمہِ دۄہ آس نہٕ یِم ٹیٚکنَالٕجی ویکنالٕجی آسنہِ ییٚتہِ کینٛہہ مطلب اِنسان کَرِ ہا پرٛیوَیٚٹ جاب یِم ٲسۍ زیادٕ پرٛفرَنٕس دِوَان ایٚگرِکَلچَرَس کیازِ بیٚیہِ اوس برونٛٹھ اوس سُہ زَمان تَمہِ ساتَن اوس یِوَان تہِ کینٛہہ مطلب اگر پَنُن کٲنٛسہِ نیرِ ہا پَنُن دانہِ تٔمِس اوس نہٕ پؠوان اورٕ اَنُن کینٛہہ تِمَن اوس پوشَان تہِ وٕنکؠن چھِ مطلب وُم بَچہِ اَسہِ چھِ گَرِکۍ کرَان یِم ایٚگرِکَلچَر یِم چھِ کَرَان أسۍ زٔمیٖندٲری گَرِکۍ مطلب أسۍ چھِنہٕ کرَان کینٛہہ وٕنکیٚنُک بَچہِ چھِ سٲری پَران وٕنکیٚس چھُ پرؠتھ کانٛہہ مول موج یژھَان مِیون بَچہِ گوٚژھ نہٕ زٔمیٖندٲری لگُن کینٛہہ یہِ گژھِ مطلب پرُن پَگہہ کرِ جاب کرِ ہُہ کرِ یہِ کَرِ اَگر پَگہہ جاب کرِ پونٛسہٕ وونٛسہٕ زَیٚنَن پَگہہ ہیٚکہِ مٔزوٗر تہِ لٲگِتھ کیازِ سون مول موج بیٚیہِ اوس برونٛٹھمہِ زمانَس منٛز اوس اَکھ چیٖز تَمہِ دۄہ ٲسۍ مطلب بَچَن ٲسۍ نہٕ پَرناوٕنۍ کیازِ تِم ٲسۍ سیٚودُے تِمن زٔمیٖندٲری لاگَان وٕنکیٚس چھُ مطلب سُہ دور وٕنکیٚس چھُ پرٛؠتھ کینٛہہ چیٖز چھُ وٕنکیٚس واریاہ زیادٕ درٛوگ اِسلیے مطلب أسۍ چھِ کَرَان کٲم أسۍ چھِ پَران پَتہٕ چھِ اگر نہٕ وۄنۍ نوکری تہِ لَگہِ اِنسان مان ژٕ پرٛیویٹ جاب ہیٚپ کَران مگر زٔمیٖندٲری چھِنہٕ ہؠکَان کٔرِتھ کینٛہہ بیٚیہِ چھِنہٕ وٕنکیٚس مطلب تَمیُک وٕنکیٚس سٲرسٕے برونٛٹھ برونٛٹھ اوس سٲرسٕے مطلب پرؠتھ کانٛہہ چیٖز بؠمارِ آسان زیادٕ کینٛہہ کھؠون اسہِ پننہِ چیٖز وٕنکیٚس چھُ یوٗت اِنسانو وٕنکیٚس چھُ سارنٕے مطلب وٕنکیٚس چھِ کرَان کٲم وٕنکیٚس چھُ اور تہِ یِوَن تِتھُے چیٖز یہِ مطلب یہِ کرَان چھِ یہِ وٕنۍ چھِ اَکھ چیٖز کرَان چھِ یِم لِڑکہٕ پرٛیویٚٹ جاب مَگر زٔمیٖندٲری چھِنہٕ دَران کینٛہہ یِمَن چھُنہٕ تِیوٗت آسَان تیٖژ چھِنہٕ یِمن تُٮٕژھِی تِکیازِ مان ژٕ یِم کَرِہن زٔمیٖندٲری نَہ چھِ یِم دَران تہٕ یِم چھِنہٕ وٕنکیٚس دٔرۍ اِنسان کینٛہہ وۄنۍ گوٚو البتہ وۄنۍ چھُ سون مول موج زٔمیٖندٲری ہِنٛدۍ کیاہ فٲہِدٕ چھِ وۄنۍ چھُ اکھ چیٖز اگر نہٕ وۄنۍ کِہیٖنۍ تہِ بَنہِ توتہِ پنٛنِس مطلب زٔمیٖنَس پؠٹھ ہیٚکہِ گَرٕ چھُ ہؠکَان اِنسان چلٲیِتھ تہٕ أسۍ چھِ بیٚیہِ یِم ژوٗنٛٹھۍ ووٗٹھۍ یِم چھِ أسۍ ایٚکٕسپوٹ کرَان مطلب یِم چھِ یا ڈوٗنۍ چھِ آسَان بادام چھِ آسَان یِم چھِ یِمَن چھِ توتہِ فٲہِدٕ یِوَان تہٕ وۄنۍ پَزِ اَسہِ اکھ چیٖز کَرُن مطلب اَسہِ پَزِ اگر نہٕ ہُہ توتہِ اَتھ ایٚگرِکَلچرَس منٛز اَتھ گژھِ آسٕنۍ ہُپٲرۍ گژھن اَتھ آسٕنۍ مان ژٕ واریاہ بٲژ تہِ یِم کَم بٲژ چھِ آسَان تمَن چھُ پَتہٕ مطلب تِمَن چھُ موزوٗر چھِ تِم لاگَان اَتھ زٔمیٖندٲری تِمَن چھُ پَتہٕ مان ژٕ سورُے گژھَان اوٚتُے ییٚلہِ اِنسانَس ییٚلہِ جویِنٛٹ فَیٚملی چھِ آسَان سٲری چھِ کَران زٔمیٖندٲری اَتھ منٛز چھُ فٲہِدٕ چھُ یِوَان کِیازِ برونٛٹھ ٲسۍ خانٛدَر کَرَان مطلب پَنُنی یۄس آسَان چاروٲے تہِ پَنُنی اوس آسَن تومُل تہِ باقٕے چیٖز ژوٚٹ ووٚٹ کٕنُک اوس آسَان وٕنکیٚس چھُنہٕ مطلب اگر وٕنٛکیٚس خانٛدر کرَو مِثال یہِ چھُ یَکھنہٕ پھُل تَتھ چھِ پؠوان سُہ کٹورٕے تَتھ چھُ پؠوان سُہ ترٛؠن رۄپیَن مٔلۍ اَنٕنۍ کیازِ وٕنکؠس چھِ تِتھُے زَمان بیٚیہِ چھُنہٕ وٕنکیٚس ساروٕے دِتۍ وۄنۍ یِمَن باسیٚو تہِ مطلب یِمَن زٔمیٖندارَن فٲہِدٕ کَتھ سۭتۍ چھُ یِم چھِ وٕنکیٚس کَرَان یِم چھِ مطلب دِتِکھ اَتھ آبِس وٲبِس سٲرسٕے کُلۍ دِتہِ ہَس تہٕ مطلب ژوٗنٛٹھۍ ووٗنٛٹؠن چھُ پونٛسہٕ یِوان یِم چھِنہٕ وۄنۍ مطلب دانہِ چھُ وۄنۍ ییٚتہِ کمَن کیٛاہ ونکیٚس دانؠس تہِ ٲس نہٕ تیٖژ ریٹ گژھان کینٛہہ کِیازِ سارنٕے اوس پَننہِ پنٛنہِ گرِ اَز چھِ وۄنۍ مطلب سارِوٕے دِتمٕتۍ یِم ژوٗنٛٹھۍ کُلۍ تہٕ اگر اِنسان خۄدا اگر خۄداے اَتھ سیٚزَر چھُ کرَان مطلب اَمے منٛز چھُ سورُے نَیٚران دا توٚمُل تہِ چھُ اَنان مٔلۍ پرؠتھ کینٛہہ انَان مٔلۍ مگر ییٚلہِ ژوٗنٛٹؠن پونٛسہٕ وونٛسہٕ یی یَن اِسلیے یِم زٔمیٖندٲری کَرَان چھِ تِمَن تہِ چھُ واریاہ فٲہِدٕ یِوان اتھ منٛز تِم چھِ ہُپٲرۍ پانہٕ کرَان زیادٕ چھٕکھ نہٕ پؠوَان مٔزوٗر وزوٗر لاگٕنۍ کینٛہہ تِمن چھُ فٲہِدٕ آسَان اَلبَتہ وٕنکؠنٕکۍ شُرۍ چھِنہٕ زٔمیٖندٲری کرَان کینٛہہ یِم چھِ پَرنَس کُنٕے کرَان تہٕ یِم چھِ دپَان تِکیازِ أسۍ ہؠکو پگہہ پرٛیویٚٹ جاب تہِ کٔرِتھ تہٕ زٔمیٖندٲری دَرو نہٕ أسۍ کینٛہہ